آ مےٚ ہسا چھِ کینٛہہ کشمیٖری فیورِٹ پرٛوؤرٕب یِم ہَسا زَن یِتھ پٲٹھۍ چھِ گَرٕ وَنٛدہاے گَرٕ ساسا گَرٕ نیرٕہاے نہٕ زانٛہہ بیٛاکھ چھُ أسِو نہٕ تہٕ لٔسِو کِٔتھ پٲٹھۍ بیٛاکھ چھُ بوے گوٚو کٔنۍ بیٚنہِ گٔیے تھٔنۍ بیٛاکھ چھُ ہوٗن وۄران تہٕ کارواں پَکان